ریڈی میڈ پَلوَن تہٕ یِم گرِ پَلَو سُوان چھِ یا سُوناوان چھِ تِمَن چھِ واریاہ زیادٕ تِم چھِ مُختٔلِف آسان یِم ریڈی میڈ پَلو چھِ آسان تِمَن تُہُند یُس سُہ یہِ چھُ آسان میجرمینٹ آسان چھُ اَگر کانہہ تہِ اِنسان ریڈی میڈ اَنہَ تِم چھِنہٕ آسان برابر میجرمینٹٕکۍ کِہیٖنۍ یا چھِ آسان زیٖٹھ تہٕ یا چھِ آسان ژھوٚٹۍ تِم چھِ نہٕ آسان ڈِزایِن چھُکھ مُختٔلِف آسان مَگر تِم چھِنہٕ تیٖتیاہ سَجان کِہیٖنۍ ییٖتیاہ تِم پَلَو سَجان چھِ یِم سٕژَس نِش سُوناوان چھِ ریڈی میڈ پَلو یِم آسان چھِ تِم چھِ واریاہ زیادٕ مُختٔلِف آسان تِمَن پَلوَن نِش یِم سُوناوان چھِ یِمن سٕژ سُوان چھُ تِکیازِ یم ریڈی میڈ پَلَو چھِ تِمَن چھِ ٹیب تہِ جَلددی وۄتھان تِمَن چھےٚ نہٕ آسان اکھ نَمبر ٹیب ترٲوِتھ کِہیٖنۍ تِمَن چھِ آسسان لوکَل ٹیب ترٲوِتھ دوٗر دوٗر ترٲوِتھ مِشیٖن چھُ یِوان دوٗر نَمبر تراونہٕ تِمَن تِم چھِ آسان تِمَن چھِ آسان آمٔژ مِشیٖن تَمہِ مِشیٖن سۭتۍ ٹیب تراونہٕ یُس پاورَس پٮ۪ٹھ چَلان چھِ تِم چھِ نہٕ اَصٕل آسان کِہیٖنۍ تہٕ یِم گرِ چھِ پَلو سُوان تِم چھِ اَصٕل آسان تٕم چھِ تٕم چھِ واریاہ زیادٕ اَصٕل آسان تِکیازِ تِمَن چھُ واریاہ کال نیران سٕژ بیٚیہِ چھِ تِم برابر اِنسان سٔندِس میجیمینٹَس یِوان سُونہٕ اِنسان چھُ یِوان اَصٕل پٲٹھۍ میجرمینٹ تُلٕنۍ چھُ ہے زٔنۍ ٲسۍ تن یا مَرٕد تٔمِس چھُ سٕژ تُلان اَصٕل پٲٹھۍ میجرمینٹ گرِ کِس پَلوَس یُس سُہ سُوناوان چھُ پھر چاہے سُہ فِرق سوٗٹ آسٕنۍ چاہے سُہ پھیرَن آسٕنۍ تہٕ اَصٕل پٲٹھۍ چھُس یِوان میجرمینٹ تُلنہٕ یُس وۄنۍ ریڈی میڈ پَلو چھُ آسان سُہ چھُ ہُمہِ نِش مُختلِف آسان سُہ چھُنہٕ آسان یُس تَمیُک کَپُر چھُ آسان سُہ چھُنہٕ صاف آسان کِہیٖنۍ یُس وۄنۍ ہُہ گرِ چھِ سُوان سُہ چھُ آسان صاف کَپُر سُہ چھُ اَگر سُہ سَستَے تہِ آسہِ مَگر سِلٲے چھےٚ تَتھ دٔر آسان تِکیازِ اَگر کَپُر سَستٕے تہِ آسہِ سِلٲے آسیس دٔر سُہ چھُ واریاہ زیادٕ سَجان بیٚیہِ چھُ سُہ یِتھ کٔنۍ اِنسان ییٚژھِ تِتھ کٔنۍ ہیٚکہِ سُوِتھ یُس گرِ پَلو آسان چھُ تَتھ چھُ ہٮ۪کان اِنسان مُختٔلِف ڈِزایِن ترٲوِتھ مُختٔلِف یِم اَندازو کِن چھُ یِوان سُہ سُونہٕ یُس وۄنۍ ریڈی میڈ چھُ آسان سُہ چھُنہٕ آسان اَصٕل کِہیٖنۍ نہٕ یہِ اوس واریاہ بوٚڑ مارکیٹ چھُ سٲنِس ایریاہَس منٛز چھُ واریاہ بوٚڑ یہِ ریڈی میڈ بازر چھُ ییٚتہِ ریڈی میڈ پَلو چھِ کٔنٕنۍ مَگر لوٗکھ چھِ تِم چھِ زیادٕ آز ریڈی میڈٕے لگان تِکیازِ تِم چھِ تِم چھِنہٕ یَژھان آز پَلو سُونۍ کِہیٖنۍ نہٕ زیادٕ یعنی کہِ گرِ یا سٕژَس اَتھِ سُوناوان زیادٕ کِہیٖنۍ تِکیازِ آز چھُ زیادٕ خرچہٕ لَگان اَگر آز ژورَن ہَتَن ییِہِ سوٗٹ تَتھ چھِ ہٮ۪وان پَتہٕ ژور ہَتھ پٮ۪ٹھٕ سِلٲے گوٚو یِم چھِ بَنان ٲٹھ شَتھ تَوے یِم لوٗکھ چھِ تِم چھِ زیادٕ پرٮ۪فر کران تِم چھِ زیادٕ یِم یَژھان أسۍ لاگو ہُم ریڈی میڈ سوٗٹ تِکیازِ اکھ چھُ تِہُنڈ ٹایم تہِ بَچان بیٚیہِ چھُ پیوان سَستہٕ تہِ اَگر اِنسان کُنہِ تہِ ساتہٕ ییٚژھِ تہٕ سُہ چھُ یَژھان تِمَے ریڈی میڈ پَلو چھُ اَنان تہٕ لاگان یِتھُے اورٕ اَنہِ تِتھے تیُتھُے چھُ لاگان یِم چھِ آسان واریاہ زیادٕ مُختلِف لوٗکھ یِم چھِ تِم چھِ آز زیادٕ زیادٕ خٔریٖدٲری کران یِمنٕے پَلوَن ہنز یِم ریڈی میڈ پَلو چھِ آسان خال کیٚنہہ لوٗکھ چھِ تِمہٕ یِم سٕژَن اَتھِ پَلو چھِ سُوناوان مَگر یِم زیادٕ لوٗکھ چھِ تِم چھِ ریڈی میڈ پَلوٕے اَنان تِم چھِ زیاد پَسند أڑۍ چھِ زیادٕ پَسند ریڈی میڈ پَلو کران مَگر کیٚنہہ پَنسد یِم چھِ تِم چھِ کران ہُم ہُم پَلو یِم سُناوان چھِ گرے واریاہ لوٗکھ چھِ تِم یِم سُونٲوِتھ پَلو چھِ کران کہِ أسۍ یہِ پَسند کیٚنہہ لوٗکھ چھِ تِمہٕ یِم ریڈی میڈ پَلوَن چھِ کران پَسند مَگر زیادٕ چھِ آز ریڈی میڈٕے چَلان مےٚ چھِ مَگر ہُم پَلو پَسند یِم یِم سُوناوانہٕ چھِ یِوان تِکیازِ تِہُند سُہ میجرمینٹ آسان چھُ سُہ چھُ برابر آسان بیٚیہِ چھِ تِم لاگنہٕ وِزِ اَلگ یہِ لُک ہیوٗ دِوان اَلگ پہچان دِوان تِم چھِ واریاہ زیادٕ سَجان بیٚیہِ چھَکھ نہٕ ٹیب ویب تہِ وۄتھان کِہیٖنۍ یِم پَلو سٕژَس اَتھِ سُوناوان چھِ مَگر یِم ریڈی میڈ پَلو چھِ آسان تٕم تہِ چھِ آسان أڑۍ چھِ آسان واریاہ اَصٕل اَگر دروٚگ اَنو تیٚلہِ چھُ سُہ آسان اَصٕل مَگر تیٖتیاہ اَصٕل تہِ چھِنہٕ آسان کِہیٖنۍ ییٖتیاہ سُونٲومٕتۍ پَلو اَصٕل آسان چھِ